بیٚنٛک بغٲر چھُ ہٮ۪کان لون میٖلِتھ پٔرسٕنَل کٲنٛسہِ نفرَس نِش تہِ چھِ أسۍ ہٮ۪کان پونٛسہٕ وَزُم أنِتھ یا چھُ بیٛاکھ اَکھ اوٚپشَن اَسہِ نِش آسان آز چھِ وِلیج لٮ۪ولہِ پٮ۪ٹھ اَکھ آرگنایزیشَن آسان جے کے یَتھ أسۍ اُمیٖد چھِ وَنان اُمیٖدُک بوٚڑ بار فٲیدٕ چھِ یہِ یہِ چھُ اَسہِ اَتہِ گامہٕ لٮ۪ولہِ پٮ۪ٹھ اَکھ آرگنایزیشَن آسان یَتھ منٛز گرُپ چھِ آسان بَنے مٕتۍ تَتہِ تہِ چھِ لون ایٖزِلی اٮ۪ویلیبٕل آسان بیٚنٛک وَرٲے چھِ ہٮ۪کان أسۍ یِمَن گرُپ والٮ۪ن نِش تہِ لون رٔٹِتھ بیٚیہِ ہٮ۪کو أسۍ کٲنٛسہِ گامکِس زِٹھِس نِش پونٛسہٕ وَزُم أنِتھ